ییٚتہِ چھُ اَسہِ آب واریاہ اَصل صاف تہِ چھُ اَصل تہِ چھُ سۄنمرگہِ پیٹھہٕ چھُ یِوان یہِ چھُ سَپلاے گَژھان پَتہٕ باقٕے شَہرَس گَژھان سٲرسٕے سرینَگرَس گَژھان بیٚیہِ چھُ ماشٹَر پلانُک آب تہِ اَتھ تہِ چھُ فِلٹَر وِلٹَر گَژھان واریاہ اَصل ییٚتہِ تہِ چھُ فِلٹریشَن پلان آلَسٹینٛگ اَتہِ تہٕ چھِ فِلٹَر کَران واریاہ اَصل تہٕ بیٚیہِ چھُ یَپٲرۍ یہِ میٚوٕ ویٚوٕ نیران ریہ پورَس چھُ نیران دَچھ ییٚتہِ چھِ اَسہِ نیران ژونٛٹھۍ ٲر ٹَنٛگ واریاہ قٕسمٕک میوٕ چھِ نیران تہٕ ییٚتہِ چھِ گَان سَپلاے شَہَر امہِ پَتہٕ چھِ گَژھان یہِ نیٚبَر صفٲیی صفٲیی تہِ چھِ واریاہ اَصل ییٚتہِ ییٚتہِ ییٚتہِ چھِ منسپلٹی وٲلۍ تہِ یِوان ڈَسٹہٕ بِن تہِ لٲگِتھ ییٚتہِ چھُ واریاہ اَصل اِنتِظام تہٕ باقٕے چھَنہٕ اَسہِ کانٛہہ دِکَت گَژھان ییٚتہِ پَتہٕ چھِ نِوان تِم ٹریٚکٹَرَن مَنٛز ژھۄٹھ تُلِتھ تراوان نیٚبَر ڈَمپ کَران تہٕ کانٛہہ سَختی چھَنہٕ یِوان یَپٲر باقٕے چھُ اَسہِ سورُے اَصل یَپٲرۍ ریی پورِچ دَچھ ییٚتہِ چھِ ژونٛٹھۍ ٲر ٹَنٛگ باقٕے چیٖز گِلاسہٕ ماسٹَر پلانُک آب آلَسٹینٛگُک آب یِم چھِ فِلٹریشَن پلانٛٹ ییٚتہِ بٔڑۍ زٕ یِوان چھِ سۄنمَرگہِ پیٚٹھٕ پھِلٹَر چھُ گَژھان ییٚتہِ یہِ چھُ واتان یہِ سرینَگرَس سٲرسٕے سرینَگرَس واتان